سلام علیکُم وعلیکُم سلام ہے مَنظور صٲب چھا حظ ٹھیٖک ہے گَرِ چھا ٹھیٖک پانہٕ چھا ٹھیٖک یم چھا بچہٕ وَچہٕ ٹھیٖک ہے ژٕ وَن حظ مےٚ اَکھ کتھ یہِ گاڑس پانٛژترٕٛہَن کِلوَن اوس یہِ آرڈر نِیٛوٗمُت یِم کیٛاہ چھَ سوٗزمٕتۍ یور پٍنٛژٕہ کِلوٗ یمن کیٛاہ چھُ مےٚ کرُن پٕنٛژٕہَن کِلوَن کَتہِ چھِی یور ہے وٲتۍ یم ہے بہٕ تولان چھُس یم ہے چھُس بہٕ کَنٛڈَس کھالان یِم ہے چھِ ییٚتہِ پٕنٛژٕہے کِلوٗ نیران ییٖژ فرق کَتہِ یِیہِ اگر اگر فرق یِیہِ سۄ ہَسا یِیہِ مان بہٕ کِلوٗ اکھ زٕ چھۅننَس وزن ما گَژھِ کم مگر یتھ ہے دَہ کِلوٗ چھِ فرق کَپٲرۍ چھِ پانٛژترٕٛہ کِلوٗ یہِ نَفرَس نَفرَس چون نَفَر چھُ ییٚتی یہِ گژھِ کَنٛڈَس پٮ۪ٹھ کھٲلِتھ گاڑ یِم چھِ نیران پٕنٛژٕہ کِلوٗ تہٕ زٕ ہتھ گرام آ پٕنٛژٕہ کِلوٗ زٕ ہتھ گرام چھِ یِم نیران ہے بہٕ ہَسا مانے ژےٚ بہٕ دِمہٕ ہا پۅنٛسہٕ یہِ بہٕ رَٹہٕ کِنہٕ کِہیٖنٛۍ مےٚ چھا ہَوہَس پۅنٛسہٕ دِنۍ ہَے مےٚ وَنسا ژٕ کتھ اکھ مےٚ ونسا ژٕ کتھ اَکھ مےٚ کتھ چھِ پۅنٛسہٕ دِنۍ مےٚ چھا مالَس دِنۍ پۅنٛسہٕ دِنۍ کِنہٕ مےٚ چھِ ہَوہَس پۅنٛسہٕ دِنۍ اَدٕ ژٕ وُچھ سا ژٕ وُچھ سا پانے نَفَر نَفرَس آسہِ نفرَس اَتھِ سوٗزُتھ ژےٚ سُہ ما چھُس بہٕ ذِمہٕ وار بہٕ چھُس تتھ ذِمہٕ وار یہِ مےٚ دُکانَس پٮ۪ٹھ وو واتہِ مال مےٚ حظ چھُس دُکانَس پٮ۪ٹھ وُنکٮ۪ن ییٚتٮ۪ن نفرن چٲنٛۍ أنۍ مےٚ ہَسا ترٛایہِ گاڑٕ سیٚودُے یتھ پٮ۪ٹھ یِم چھِ نیران ییٚتہِ پٕنٛژٕہے کِلوٗ نہَ بہٕ ما چھُس وَنان مِثال کے طور پر ژےٚ کوٚرُتھ نہٕ غَلَط چاہے الفَن یا بیٚیَن غَلَط کوٚر مےٚ نِش ووت یِتُے بہٕ کتھ دِمہٕ پۅنٛسہٕ بہٕ ما دِمہٕ ہَوہَس پۅنٛسہٕ اَدٕ مےٚ کتھ چھِ پۅنٛسہٕ مےٚ چھِِ پۅنٛسہٕ مےٚ چھِ پۅنٛسہٕ مےٚ چھِ پۅنٛسہٕ دِنۍ گاڑَن کیٛاہ چھِ دِنۍ گاڑَن بِلکُل بِلکُن پانٛژترٕٛہ کِلوٗ گوٚو مےٚ چھِ پۅنٛسہٕ دِنۍ پانٛژترٕٛہَن کِلوَن پٕنٛژٕہَن کِلون ما نیرَن مےٚ پانٛژترٕٛہَن کِلوَن ہٕنٛدۍ پۅنٛسہٕ مےٚ نےَ چھُنہٕ یتھ تیٛوٗت زیننُے مےٚ کیٛاہ زینُن چھُ یتھ مےٚ کیٛاہ ژےٚ سوٗزُتھ برابر یہِ کیٛاہ چھُنا سا ژےٚ چھُے آٹوٗ وٲلِس اَتھِ سوٗزمُت آٹوٗ وول روٚٹمے مےٚ برٛونٛہہ کَنہِ مےٚ دوٚپمَس تھاو سا گوٚبرا یِم کَنٛڈَس پٮ۪ٹھ ڈَاریٚکٹہٕ گاڑٕ بہٕ چھُس مےٚ رَچہِ نہٕ یِم آ دِتھ نَفَر چھِی گَواہ مےٚ ما ژٕ ما دَپَکھ یٔمۍ ہَسا تھایہِ پَتھَر گاڑٕ واڑٕ یا کیٚنٛہہ أمۍ ما تُج مےٚ ووٚن أمِس نا دوٚپمَس گوٚبرا گاڑٕ تھاو سا یتھ پٮ۪ٹھ کَنٛڈَس پٮ۪ٹھ کھال سا سیوٚدُے گاڑٕ تہٕ اتہِ چھِ وُچھان تہٕ اتے چھِ نیران کم بہٕ کیٛاہ چھُس وَنان بہٕ چھُس وَنان یی بہٕ چھُس یی بہٕ چھُس یی وَنن ییٚمکۍ وَزَن کوتاہ چھُ بہٕ چھُس نہٕ بَدَل کیٚنٛہہ وَنان بہٕ چھُس نہٕ بیٚیہِ کانٛہہ دٔلیٖلاہ وَنان کیٚنٛہہ اَتھ ہَسا ترنے نہٕ اَتھ ہَسا چھی اتھ ہَسا چھی پٕنٛژٕٛہَن کلوَن ترنے پۅنٛسہٕ اتھ تری نہٕ اَمہِ عَلاوٕ کٕہیٖنٛۍ ٲٹھٲنی ٲٹھٲنی ژٕ ما حظ دَپَکھ ٲٹھٲنی ٲٹھٲنی تری نہٕ یتھ عَلاو بِلکُل یوٗتاہ مال آسہِ مالَس چھِ تران پۅنٛسہٕ ہے بس حظ ہے مےٚ ہسا چھِنہٕ چٲنٛۍ دٔلیٖل ؤلیٖل بوزٕنۍ کیٚنٛہہ مےٚ ووٚنے ژےٚ یِم درایی پٕنٛژٕہ کِلوٗ پٕنژٕہَن کِلوٗن سوزے بہٕ ییٚمسٕے اَتھٕ پۅنٛسہٕ دُبارٕ ہَسا ٲسۍ زِ نہٕ یِتھٕ پٲٹھۍ دۅنٛکھٕ وۅنٛکھٕ دِوان کیٚنٛہہ ہے ژَٹھ سا فون ہے ژَٹھ سا فون مَسا آس دُبار